وعلیکم اسلام مےٚ چھُ بہٕ چھُس ؤنکیٚس کران مےٚ چھُ پی جی کوٚرمُت ابتدٲیی تعلیٖم کٔر مےٚ کیلمس منٛز حٲصِل کیلمس منٛز اوسُس بہٕ ٹُویلتھس تام پران پتہٕ گوٚوس بہٕ تتہِ پٮ۪ٹھ کالیج لایفہِ منٛز تتہِ دِتۍ ؤری زِ ترٛےٚ تمہِ پتہٕ کٔر دۄن ؤرۍ ین گریجویشن مےٚ چھِ اکھ فارم تہِ گٲو فارم اکھ یُس بہٕ چلاوان چھُس بیٚیہِ چھِ زٔمیٖندٲری تہِ کران بیٚیہِ چھُ میون شوق بہٕ چھُس کرکٹ ورکٹ تہِ گِنٛدان بیٚیہِ چھُس دوٗر دلاک یِمن چونٹی ین وونٹی ین پٮ۪ٹھ تہِ کھژان کہِ اتہِ چھِ آسان صاف ہوا بیٚیہِ چھُ تھوڑا یہِ پریشٲنی تہٕ وریشٲنی تہِ گژھان دوٗر